سلام علیکُم وعلیکُم اسلام ٹھیٖک پٲٹھۍ چھُ صحت چھا ٹھیٖک شُکُر الحمدُاللہ کٕم حظ شُکُر الحمدُاللہ تُہۍ کٕم حظ چھُو

آ اَسہِ کَریٛاو فون تُہۍ کَتہِ پٮ۪ٹھ چھِو تُہۍ چھُوا ییٚتہِ کیٛاہ چھِ اَتھ دَپان باے بانٛڈی پورہ پٮ۪ٹھ تہٕ بانڈی پوٗرا پٮ۪ٹھ نا ٹھیٖک ٹھیٖک اَسہِ حظ ہیٚژاو أکِس نَمبر ییٚتی نا أسۍ ٲسۍ یہِ تھوڑا نا أسۍ ٹیٛوٗرِسٹَر اَکہِ حِساب مٲنِو تُہۍ نمبر حظ ٲسۍ اَسہِ ییٚتی ہیوٚتمُت أکِس گوٚو اورٕ یور جُگاڑ مےٚ چھَنہٕ پَے یِتھٕ پٲٹھۍ یاد چھِ کٔمِس ہٮ۪ژاے یِمو آ آ اَچھا کیٛاہ اَتہِ نہَ حظ چھِ کَتھٕے بوزَن ٹھیٖک اَسہِ حظ چھِ لگ بگ دَہن دۄہَن یُن دَہن دۄہَن

أسۍ حظ چھِ پَنٕنی فیملی چھِ پٲنٛژھ سَتھ مٮ۪مبر چھِ لگ بگ سِکِس سِکِس مٮ۪مبر چھِ أسۍ سۄ چھِ لگ بگ ٹٮ۪ن ڈیٚز دَہَن دۄہَن آ دٔہن دۄہن وُنکٮ۪س چھِ أسۍ کیٛاہ چھِ دَپان أسۍ چھِ یور بارہمولہ سایڈَس أسۍ حظ چھِ گژھُن نہَ حظ وۅنۍ یہِ تُہۍ وۅنۍ ٹھیٖک باسٮ۪و تۅہہِ آسوٕ نا پےَ کور کور چھِ اَصٕل جاے اَسہِ ما حظ چھِ وُنہِ پوٗرٕ پیی اورٕ یورٕ سایڈَس تہٕ وۅنۍ تُہۍ ہیٚکِو نا پانہٕ وۅنۍ کٔر اَسہِ ما چھِ خاص پےَ کیٚنٛہہ تُہۍ چھُو نا یہِ گایِڈ پانَے نہَ حظ تُہۍ کٔرِو سارِنٕے ڈِسٹرٛکَن ہٕنٛدۍ سینٛڈ نا اَسہِ چھُ لگ بگ سٲرسٕے نَژُن نا اَسہِ چھُ چکرا دیُن سٲرِسٕے اَچھا آ یہِ حظ تُج ییٚمۍ خانٛدارنہِ پریشٲنی نا

ہیٚلو کیٛاہ تُہۍ کَر چھِو یَلہٕ کَر چھُو تُہۍ پگاہ چھُوا تُہۍ یَلہٕ تیٚلہِ کَرو أسۍ پگاہ اَدٕ چلو حظ ٹھیٖک چھُ پگاہ نہٕ کیٚنٛہہ اِنشاء اللہ کٲلۍکٮ۪تھ کٲلۍکٮ۪تھ کَرو تۅہہِ بہٕ فون مےٚ کوٚت حظ چھُ یُن اَدٕ چلو چلو ٹھیٖک چھُ نتہٕ مےٚ تھٲوِزیٚو سینٛڈ کٔرِتھ